وعلیکُم اَسَلام ورحمتُہ اللہِ وَبَرکاتَہ بہٕ ہَسا اَصٕل پٲٹھۍ ٹھیٖک شُکُر خۄدایَس کُن الحمدُاللہ تُہۍ چھُو پانہٕ ٹھیٖکٕے بہٕ حظ چھُس زامُت کُنوُہ شیٚتھ تہٕ اَرشیٖتَس منٛز سُہ چھِ یہِ اَکھ گام تَتھ چھِ ناو پَتھَن سُہ چھِ ڈِسٹِک پُلوٲمِس منٛز یِوان مےٚ حظ چھِ تعلیٖم گۄڈٕنِچ تعلیٖم کٔرمٕژ آیۍ ایٚم آیۍ پَتھن یُس حظ اۭٹھمہِ تانۍ اوس تَمہِ پَتہٕ حظ چھُس بہٕ ہاے سکوٗل گوٚمُت پِنٛگلٮ۪ن تَتہِ حظ چھِ أسۍ بٔہِم دٔہمہِ تانۍ پوٚرمُت تَمہِ پٮ۪ٹھ حظ کوٚر اَسہِ پُلوامہِ مہجوٗر میموریَل ہایر سیکَنٛڈرٛی سکوٗل کٔہِمہِ تہٕ بٔہمہِ پوٚرمُت تَتے تَمہِ پَتہٕ حظ چھِ اَسہِ کٔرمٕژ کٲم تَمہِ پَتہٕ حظ چھِ گٔمٕتۍ أسۍ گورمینٛٹ ڈِگری کالج پُلوامہ تَتہِ حظ چھِ اَسہِ کٔرمٕژ گرٛیجویشَن بی اے بی اے پَتہٕ حظ گٔیے أسۍ بو نٮ۪بَر پَرنہِ بیٚیِس سٹیٹَس منٛز تَتھ حظ چھِ وَنان ایم پی یَس منٛز تَتہِ حظ چھِ بھوپال وَنان تَتھ تَتہِ حظ چھِ اَسہِ کٔرمُت پی جی ہِسٹِرٛی سُہ حظ کوٚر اَسہِ دۄن ؤرۍ یَن تہٕ تَمہِ پَتہٕ حظ گٔیے أسۍ راجِستان ایم فِل کَرنہِ مےٚ حظ چھِ ایم فِل ہِسٹِرٛی کوٚرمُت یہِ حظ چھِ میٛٲنۍ کالِفِکیشَن تہٕ پَتہٕ حظ گٔیے أسۍ ایم فِل کٔرِتھ حظ گوس بہٕ سعوٗدی عرب تَتہِ حظ زٕ ساس تہٕ ژۄدہَس منٛز تَتہِ حظ مِلیو مےٚ جاب نوکری بہٕ ہَسا اوسُس تَتہِ سیلٕز مَنیجَر أکِس کَمپٔنی تَتھ حظ چھِ ناو تَراہِبہِ زُلفی تَتہِ حظ اوسُس بہٕ شٮ۪ن ؤرۍ یَن کَران جاب تَمہِ پَتہٕ حظ آوُس بہٕ گَرٕ تہٕ پَتہٕ حظ کٔر اَسہِ ییٚتے پَنُن بِزنٮ۪س سٹاٹ بہٕ حظ چھُس پَنُن بِزنٮ۪س حظ چَلاوان سرینگرَس منٛز سُہ بِزنٮ۪س حظ چھِ أسۍ پی وی سی ڈورزَس متعلق دَروازَن متعلق چھِ آسان سُہ سُہ فیکٹِرٛی اَکھ کھوٗجمٕژ اَسہِ أسۍ حظ چھِ تٔتھۍ منٛز کَران کٲم حظ سۄ حظ چھِ پَنٕنۍ اَسہِ تَتہِ حظ چھِ أسۍ مختلف قٕسمٕک دَرواز بَناوان پی وی سی یَس متعلق کرٛافٹٕڈ ڈِزایِن ڈورٕز تِمَے حظ